پانژن سِٹیٹن ہنٛد ناو حظ چھُ اکھ سِٹیٹ چھِ سِٹیٹ جمو آینڈ کشمیٖر تہِ بیاکھ سِٹیٹ حظ چھِ آندھرا پردیش تہٕ تریِم سِٹیٹ حظ چھِ بِہار إں ژوٗرِم سِٹیٹ حظ چھِ کرناٹٕکا پوٗنژِم سٹیٹ حظ چھِ مدیا پردیش